اَسَلامُ علیکُم وَرحمتُہ اللہِ وَبَرکاتُہ بہٕ چھَس بَنٛڈپورِ روزان کٲشِر زَبان چھِ أسۍ ہٮ۪کان کَشمیٖرسٕے منٛز یوتاہ بوٗلِتھ أسۍ چھِنہٕ ہٮ۪کان یہِ بیٚیَن علاقَن منٛز بوٗلِتھ کِہیٖنۍ کیٛازِکہِ أسۍ ہیٚک گژھان چھِ کانٛہہ سٹوٗڈَنٛٹ چھِ گژھان نٮ۪بَر پَرنہِ یا دہرادوٗن چھِ گژھان یا بیٚیہِ کُنہِ بَنٛگلادیش چھِ گژھان تَتہِ چھِنہٕ أسۍ ہٮ۪کان کٲشُر بوٗلِتھ کِہیٖنۍ کیٛازکہِ تَتہِ چھِ پَنٕنۍ زَبان تِمَن الگ آسان یہِ کٲشُر چھِ أسۍ ہٮ۪کان ییٚتھی کَشمیٖرسٕے منٛزٕے یوتاہ بوٗلِتھ سکوٗلَن منٛز تہِ چھِ کٲشُر پَرناوان ٲٹھمہِ تانۍ چھِ پَرناوان سَرکٲرۍ سکوٗلَس منٛز کٲشُر پرٛایویٹ سکوٗلَن منٛز چھِ وَنۍ ٲٹھمہِ تانۍ ییٚتِس پَرناوان تہٕ باقِیَن کَلاسَن منٛز چھِنہٕ پَرناوان کِہیٖنۍ وۄنۍ چھِ ہایر سیٚکنڈرین منٛز تہٕ کانٛہہ کانٛہہ رَہٹا کٲشُر تِتھ پٲٹھۍ چھِنہٕ کٲشُر پَران کِہیٖنۍ بہٕ چھَس وَنان اَسہِ گَژھِ پَنٕنۍ لینٛگویج دۄہراونہٕ یِنۍ أسۍ گَژھِ بولٕنۍ کٲشِر پٲٹھی کیٛازکہِ بَچَس گَژھِ اَسہِ اگر بَچہِ چھِ آسان تٔمِس چھِ آز چھِ کَران کٲم اَز چھِ وَنان بَچَس لَکٹہِ پٮ۪ٹھَے اُردو ہیٚچھناوان اَسہِ میون خیال چھُ اَتھ منٛز یہِ کہِ اَسہِ گَژھِ بَچَس تہِ گٔژھۍ أسۍ وَنٕنۍ کہِ نہ کٲشُر بول کیٛازِکہِ یَتھ اَتھ کٲشرِ زَبان چھِ أسۍ وَنان ماجہِ زٮ۪و ماجہِ زیٚو گٔژھ نہٕ اَسہِ مٔشِتھ یِنۍ کِہیٖنۍ کیٛازِکہِ کُنہِ جایہِ چھِ أسۍ گَژھان نٮ۪بَر پَتہٕ وَنو أسۍ تَتہِ سَمکھے کانٛہہ کٲشُر أتی کَرو أسۍ کٲشِر پٲٹھۍ تٔمِس سۭتۍ کَتھ ماجہِ زیو چھِ واریاہ زیادٕ ضٔروٗری اَسہِ گژھِ بولٕنۍ کٲشِر پٲٹھی اَسہِ گَژھِ نہٕ بَچَن تہٕ حٲل کَرٕنۍ کِہیٖنۍ اُردو بولنَس گۄڈٕ پٮ۪ٹھَے پَتہٕ ییٚلہِ سُہ بوٚڑ بوٚڑ گَژھِ تٔمِس آسہِ نہٕ پَیی کہِ بہٕ چھُس سا کٲشُر کِنۍ بہٕ کیٛاہ چھُس کٲشِر زَبان چھِ واریاہ زیادٕ اَصٕل زَبان ییٚلہِ بہٕ ٲسٕس پَران سکوٗلَس منٛز مےٚ تہِ اوس واریاہ زیادٕ خۄش کَران یہِ کٲشُر بولُن بہٕ ٲسٕس کَشمیٖری پٲٹھۍ یہِ کٲشُر پَران أتی اوس اَسہِ سَرٕ تُلان تھوٚد دَپان اوس ؤتھِو سا بوزنٲیِو سا آز أتی اوس مےٚ واریاہ دِل خۄش کَران کہِ کٔشیٖر پٲٹھۍ وَنہٕ ہا بہٕ کیٚنٛہہ أتی ٲس مارنِنٛگ ایسَمبٔلی آسان پَتہٕ ٲسۍ پَران پرٛیَر ٲسۍ پَران تَتہِ ٲسۍ پَران أسۍ کٲشِر پٲٹھی پرٛیل آز چھِ اَسہِ پرٛایویٹ سکوٗلَن منٛز چھِنہٕ وٕنہِ پرٛیل تہٕ پَرناوٕنۍ کِہیٖنۍ أسۍ چھِ پَران تِمَن دۄہَن ٲسۍ پَران أتی أسۍ پرٛیل أتی ٲسۍ پَران کٲشِر پٲٹھۍ پرٛیل حمدُ سنا ٲسۍ کَران خۄدا سٕنٛدۍ اَز چھُ وَنۍ مٔشِتھ گوٚمُت اَسہِ پَزِ نہٕ یہِ کٲشِر زَبان مٔشراوٕنۍ کِہیٖنۍ اَسہِ پَزِ یہِ پَنٕنۍ ماجہِ زٮ۪و دۄہراوٕنۍ